کِسانن ہِندۍ خٲطرٕ زٔمیٖندارَن ہِندۍ خٲطرٕ چھِ تِژھ واریاہ مدد آمژٕ تھاونہٕ یِم تِہِندۍ یِم خۄدکٔشی ہِندۍ کیس ہٮ۪کن رُکٲیِتھ مَثلن واریاہ ہیلٕپ لاین نَمبر چھِ آمٕتۍ دِنہٕ یِمن پٮ۪ٹھ تِم فون کٔرِتھ اَگرے تِمن یُتھ کینہہ باسان آسہِ مطلب کانہہ پَریشٲنی آسہِ ییٖژھ زیادٕ زِ تِم چھِ واتان خۄدکٔشی کرنَس پٮ۪ٹھ تٔمۍ برٛونہہ کرن تِم یِمن نَمبرَن پٮ۪ٹھ کال تہٕ تٔمۍ چھِ تِمَن دِوان مَشورٕ صلح مَشورٕ چھِ کران تِمَن سۭتۍ تِمن چھِ تھوڑا حوصلہٕ اَفضٲیی گژھان تہٕ تمہِ سۭتۍ ہٮ۪کو أسۍ یِم خۄدکٔشی ہِندۍ کیس رُکٲیِتھ تہٕ واریاہ چھِ یِتھ مسلَن کوٗج مینٹَل ہیلٕتھ فاوڈیشن چھِ اَروگیا سیوا چھِ کَشمیٖر لایف لاین چھِ جیٖوَن سوٗسایڈ پرٛوینشن ہیلٕپ لاین چھِ یِمن پیلٕپ أمۍ ہیلٕپ لاینہٕ چھِ کران زٔمیٖندارَن ہٕندٮ۪ن یَتھ خۄدکٔشی ہٕندٮ۪ن کیسن پٮ۪ٹھ کٲم تہٕ سٲنِس ایریاہَس منٛز تہِ چھِ اِتھ واریاہ ییٚتہِ صلح مَشورٕ دِوان چھِ تِتھۍ سینٹر ییٚتہِ یِہنز حوصلہٕ اَفضٲیی یِوان چھِ کرنہٕ تِکیازِ یِمَن خٲطرٕ چھُ واریاہ مُشکِل آسان زِندگی بَسر کَرٕنۍ أمۍ چھِ ییٖژھ محنت کران پَتہٕ اَگرنَے یِہُند فَصٕل اِہندِس فَصلَس اِی اَصٕل باو کِہیٖنۍ یا کُنہِ وِزِ چھُ روڈ گژھان یا خۄشٕکۍ سٲلی چھِ گژھان یِمن چھُ نۄقصان گژھان تہٕ یِم چھِ ہٮ۪کان تَتھ پٮ۪ٹھ چھ یِمن ہٮ۪کان نۄقصان گٔژھتھ تَمہِ وجہہ سۭتۍ چھِ ییٚتہِ واریاہ یِوان بَناونہٕ یِتھۍ سینٹر ییٚتہِ یِہنز حوصلہٕ اَفضٲیی گژھان چھِ